یُس کۄپواراہس منٛز چھُ ییٚتہِ چھِ سٲری پَننہِ پَنٕنہِ حِسابہٕ زینان أڑۍ چھِ پریویٹ جاب کران أڑۍ چھِ گورمینٹ جاب کران أڑۍ چھِ آسان ٹیٖچر پریویٹ أڑۍ چھِ آسان گورمینٹ ٹیٖچر أڑۍ چھِ بِزنِس کران پریویٹ بیٚیہِ گورمینٹ بِزنِس کران أڑۍ چھِ أڑۍ چھِ موزوٗری دۄہ کران أڑۍ چھِ گاڈِ چلاوان یِتھٕے یِتھٕے پٲٹھۍ چھِ پَنُن پَنُن گرٕ تِم چلاوان یِتھے یِتھے پٲٹھۍ أڑۍ چھِ